أسۍ چھِ موزوٗر دار مطلب اَگر أسۍ پَنُن بزنس مطلب بیٚیہِ سیاڈٕ ہٮ۪کہٕ اکھ بہٕ موزوٗر تہِ کٔرِتھ بیٚیہِ سیاڈِ ہٮ۪کو پَنُن بزنس تہِ پَکنٲوِتھ مثال أسۍ چھِ مطلب زمیٖن دار چھِ أسۍ أسۍ چھ گرِ اسہِ چھِ واریاہ زمیٖن گرِ اَگر أسۍ مِثالہٕ ہٮ۪کو أسۍ چھِ مطلب ہٮ۪کو یہِ کۄکر ہٮ۪کو پَکنٲوِتھ أسۍ ہٮ۪کو اَسہِ چھُ نہٕ گرِ مطلب زمیٖن واریاہ أسۍ ہٮ۪کو تَتھ تتھ چھ گاسہٕ رُوان أسۍ ہٮ۪کو سُہ گاسہٕ مطلب أسۍ ہٮ۪کو گُپن تہِ أنِتھ أسۍ ہیکَو یِم یِم تیٖر ویٖر چھِ یِم تہِ ہٮ۪کو أسۍ گرِ تھٲوِتھ تہٕ یِم مطلب فصٕل چھِ اَسہِ نیران گرِ آلریٚڈی چھ اَسہِ نیرنے گرِ یا یہِ یِم چھِ اَسہِ پَتہٕ تورٕ دِوان یِم گُپَن چھِ دِوان مطلب ہم چھِ دِوان میٚنٛگن ویٚنٛگَن تہِ حظ باغَس ترٲوِتھ تَمہِ سۭتۍ چھُ مطلب سُہ فصٕل کھسان زیادٕ زیادٕ چھُ اَسہِ تہِ فٲیِدٕ مطلب أسۍ ہٮ۪کو اَسہِ اسہِ زمیٖن دَرن چھُ تیٚلہِ واریاہ فٲیدٕ اَگر أسۍ پَنٕنہِ گرِ ہٮ۪کو پَنُن مطلب پَنُن پان پانے پَکنٲوِتھ اکھ اکھ اَگر اَگر کُنہِ ساتہٕ دُکان چھُ کانٛہہ چلاوان سُہ دُکانَس پٮ۪ٹھ تہِ بِہتھ ہۄپٲرۍ ہٮ۪کہِ سُہ مطلب اَدر سایڈ جاب تہِ کیاہ جاب مطلب یہِ بزنس چھُ آسان بزنس تہِ چھُ اکھ بِزنِسَن مثال أسۍ اَنو گُپَن گرِ أسۍ چھِ مطلَب اَنو گُپن زٕ ژور یا تیٖر پانٛژھ دہ اَنو أسۍ یا بیٚیہِ کانٛہہ چیٖز چھُ آسان یِم پولٹری فارَم چھِ آسَن أسۍ ہٮ۪کو تِم پکنٲوِتھ أسۍ چھِ مَثال گُپن چھِ گرِ واریاہ آسان گُپن آسان گپَن چھِ ییٚلہِ زمیٖنَس زیادٕ سُے گاسہٕ أنِتھ گاسہٕ آسو اَنان سُہ آسو گُپنن تروان اَسہِ ہٮ۪کن آرام سان مطلب گُپن دیہِ تورٕ دۄد سُہ دۄد ہٮ۪کو أسۍ کٔنِتھ بیٚیس یا یہِ تیٖر تیٖر اَنو أسۍ لۄکٕٹی اَنو لۄکٹی مطلب تیٖر پانٛژھ شیٚے تِم رَچھہوکھ أسۍ گری اَسہِ چھُ گرِ نیٚران آلریڈی فصٕل سُہ فصٕل مثال چھُ اَسہِ نیٚران گری أسی ہیکَو تَمہِ فِصلہٕ سۭتۍ ہٮ۪کو تِم أسۍ تِم تیٖر رٔچھِتھ حظ أسۍ ہٮ۪کو تِم باغس منٛز نِتھ تَتہِ ترٲوِتھ مثال اَصٕل پٲٹھۍ آرام سان پَکناوو أسۍ پَنُن گرٕ تیٚتھ پٮ۪ٹھ تِم تیٖر گژھن پَتہٕ بٔڑۍ تِم ہٮ۪کو أسۍ بیٚیِس کٔنِتھ یا قۄر قوربان ییٚلہِ ٹایم چھُ آسان عیٖد ہُنٛد ٹایم أسۍ ہٮ۪کو تِم تَمہِ ساتہٕ تَتھ مطلب اَصٕلِس ریٹس کٔنِتھ تِکیٚازِ ییلہِ اسہِ تِم گری رَچھہٕ ہوکھ اَصٕل پٲٹھۍ اَسہِ پٚیٚیہِ نہٕ مٔلۍ ؤلۍ اَنُن چیٖز کیٚنٛہہ اَسہِ چھُ فصٕل نیٚران آلریٚڑی گرے أسۍ ہٮ۪کو تِم گری پٲلِتھ سٲری جانور مطلب گُپن چھِ اَسہِ یا تیٖر ہٮ۪کو أسۍ ہٮ۪کہٕ ہون ٲسۍ أسۍ ہیکَو تِم گری پٲلِتھ یہِ فٲیِدٕ چھُ اَسہِ ساروٕے کھۄتہٕ مطلب زمیٖن دارَن چھُ ساروی کھۄتہٕ فٲیِدٕ تِم ہٮ۪کَن گُپُن تہٕ تیٖر ہٮ۪کن تِم پَنٕنہِ گرِ پانے پٲلِتھ ییٚمہِ فصلہٕ سۭتۍ یی چھُ فٲیدٕ اَسہِ